ہیٚلو اسلامُ علیکُم زِنۍ ژٹن وٲلۍ چھِو حظ مےٚ حظ اوس خانٛدر یہِ مےٚ ٲس ییٚتہِ وِرِ زٕ ژور یِمٕے آسہِ ژٹ ژٹنہِ یہِ ؤنۍتو کَر یِیِو چَلو جِناب شُکرِیہ